اَسَلامُ علیکُم آ تُہۍ چھِو لون سِٹٮ۪شنٔری آ تۄہہِ نِش حظ نِیو اَسہِ تم اوترٕ پٮ۪نز تم ژور پکٮ۪ٹٕز نِیے اَسہِ تِم پٮ۪نٕز تِم حظ درٛاے وارِیاہ اَصٕل تم پٮ۪نٕز بہٕ ٲسٕس تُہُنٛد شُکُر گُزار کہِ تۄہہِ دِتِوٕاَسہِ تِتھۍ پٮ۪نٕز اَکھ حظ ٲس تِمَن گِرٛپ تہِ اَصٕل بیٚیہِ حظ دِژٕکھ تمَن پَنُن سٔروِس حظ دِژٕکھ اَصٕل پٲٹھۍ ٹایِم تہِ حظ دِژٕکھ اَصٕل بیٚیہِ یُس تَتھ ٲس نہٕ حظ اِنک سَہ حظ ٲس وارِیاہ اَصٕل سَہ اِنک حظ ٲس وارِیاہ سَہ حظ آے مےٚ خۄش نہ حظ ٲسٕس زیادٕ ڈِم تہٕ نہ حظ ٲسٕس زیادٕ برٮ۪یٹ سَہ حظ ٲس وارِیاہ سۄ حظ ٲس اَصٕل اِنک سَہ تم حظ تِم پٮ۪ن حظ آیہِ مےٚ خۄش تہٕ بہٕ ٲس یژھان بہٕ یِمہٕ بہٕ یِم صُبحس یا کٲلکٮ۪تھ بیٚیہِ بہٕ حظ ہٮ۪مو تۄہہِ تم پٮ۪ن پانٛژھ شےٚ پاکیٹ بیٚیہِ ژور پَکٮ۪ٹٕز نِیے تہٕ تٕم حظ چھِ وَنۍ موٗجوٗد تھوڑا بہٕ چھَس وَنان کہِ تۄہہِ ما مکلٕنیو پَت تِکیٛازِکہِ تِم ٲسۍ وارِیاہ اَصٕل پٮ۪ن بہٕ چھُس تُہُنٛد شُکُر گُزار کہِ تۄہہِ دِتو اَسہِ یِتھ پٮ۪ن اَکھ ٲس تِمَن گِرٛپ تہِ اَصٕل بیٚیہِ دِژٕکھ پَنٕنۍ سٔروِس تہِ تِمو اَصٕل بیٚیہِ باسے مےٚ تِم اَصۭل پٮ۪ن کَمفٲٹیبٕل پٮ۪ن بیٚیہِ اوس مےٚ میٛانہِ حِساب گٔے مےٚ تِمَن سۭتۍ تھوڑا ہینٛڈ رایٹِنٛگ تہِ اِمپرٛوٗ بہٕ چھُس تُہُنٛد شُکُر گُزار کہِ تُہۍ دِتِو مےٚ یِتھۍ پٮ۪ن بیٚیہِ ٲسۍ تم سَستہٕ تہٕ چیٖپ ریٹَس منٛز ٲسۍ بہٕ تُہُنٛد شُکُر گُزار کہِ تۄہہِ دِتِوٕ مےٚ اِتھ پٮ۪ن تُہۍ چھُو یِہَے یہِ بہٕ چھُس تُہُنٛد شُکُر گُزار تۄہہِ دِتِوٕ مےٚ اِتھ پٮ۪ن